بہٕ چھُس واریاہہِ لٹہِ گوٚومُت تصویر تُلنہِ مگر پرُس گوٚوس بہٕ خصوٗصی طور لداخ تصویر تُلنہِ گرِ ییٚلہِ بہِ درٛاوُس لداخ فوٹوگرافی کرنہِ مےٚ دوٚپ لداخُک یُس سورے حسُن چھُ یہِ انن بہٕ پننِس کیمراہس منٛز قٲد کٔرِتھ گرِ درٛاوُس بہٕ سفرس منٛز آیہِ واریاہ زیادٕ مشکِلات کیازکہِ بہٕ درٛایاوُس بایکہِ پٮ۪ٹھ ٲخر کار ہٲر نہٕ مےٚ ہیٚمتھ کینٛہہ تہٕ دۄیہِ ترٛیٚیہِ دُہۍ ووتُس بہٕ لداخ لداخ ییٚلہِ بہٕ ووتُس گۄڈنیتھ گووُس بہٕ پینگونگ لیکَس پٮ۪ٹھ تتیُک یُس مےٚ حُسُن وٕچھ سُہ کوٚر مےٚ سورُے پننِس کیمرا ہس منٛز قٲد تیٚمہِ پتہٕ گوٚوُس بہٕ اتہِ کٮ۪ن گام گامن منٛز اتۍ کٮ۪ن گامن ہنٛد لُکن ہُنٛد تِیُتھ طٔریٖقہٕ اوس روزنُک سُہ وُچھ مےٚ سُہ کوٚر مےٚ پننِس کیمرا ہس منٛز قٲد اتیُک یُس تہزیب اوس تمدُن اوس اتیُک یُس خوبصورتی ٲس سۄ کٔر مےٚ پننِس کیمرا ہس منٛز قٲد بییٚہِ گووُس بہٕ اتیِکۍ یِم مےٚ چانور وٕچھۍ اتہِ ٲسۍ تھوڑا الگ جانور تہِ ٲسۍ اتۍ تِم تہِ أنۍ مےٚ پننِس کیمراہس منٛز قٲد کٔرِتھ اتیِکۍ یِم پہاڑ ٲسۍ اتیِکۍ یِم جیٖل ویل ٲسۍ یِم أنۍ مےٚ تمام پننِس کیمراہس منٛز قید کٔرتھ اتہِ پٮ۪ٹھ ییٚلہِ بہٕ واپس وۄنۍ گرٕ کُن آوُس گرٕ یِم ہٲے مےٚ فوٹو یِم مےٚ أنۍ مٕتۍ ٲسۍ تُلِتھ تصویر یِم مےٚ تُلِتھ ٲسۍ یِم ہٲے مےٚ پننٮ۪ن یارن دوستن یِمو کوٚر واریاہ زیادٕ مےٚ حوصلہٕ افزٲیی دوٚپکھ ژےٚ چھِتھ سورُے لداخُک یُس تہزیب تمدُن چھُتھ یہِ چھتھ ژےٚ پننِس کیمرا ہس منٛز قٲد کورمُت امہِ پتہٕ کٔر مےٚ کٲم پنُن یُس مےٚ یِم تصویر ٲسۍ تُلمٕتۍ یہِ دِیُت مےٚ واریاہن میگزیٖنن دِیتۍ مےٚ یِم کوَر پیجن خٲطرٕ یِم آیہِ واریاہن میگزیٖنن پٮ۪ٹھ چھاپنہٕ یہِ ٲسۍ سارِوٕے کھۄتہ اصٕل ایٚکٕسپیرینس ییٚلہِ بہٕ لداخ گٔیاوُس فوٹوگرافی کرنہِ